پہٲڑی علاقہٕ تہٕ وادی ین منٛز چکرَس گژھُن چُھ مےٚ واریاہ خۄش گژھان تہٕ پہٲڑی علاقن ہِنٛز فوٹوگرافی یا تِمن منٛز وادین منٛز کۄلَن ہنٛدۍ فوٹو یا کُلیٚن ہِنٛد فوٹو تِہنٛد فوٹو تُلٕنۍ چھِ مےٚ واریاہ خۄش گژھان بہٕ چُھس زیادٕ کانٛہہ لیٚنٛڈ سِکیپ فوٹو کۄل ٲسۍتن یا جنٛگلَن منٛز یا پہاڑن ہٕنٛدۍ فوٹو چھُس بہٕ تُلان بیٚیہِ چھِ مےٚ یِم زَن پرانہِ جایہِ چھِ پٔری مَحل چھُ یا یِتھٕے پٲٹھۍ پرٲنۍ کانٛہہ مسجِد آسہِ پرٲنۍ کانٛہہ بِلڈنٛگ آسہِ تٲریکی جاے آسہِ تَتٮ۪س فوٹو گرافی کَرٕنۍ تہِ چھِ مےٚ واریاہ زیادٕ پسند